بہٕ چھُس کٲشُر پَران تہِ اصٕل پٲٹھۍ تہِ کٲشُر لیکھان تہِ اصٕل پٲٹھۍ تِکیازِ اسہِ اوس ییٚتہِ بہٕ پَران اوسُس تَتہٕ اوس اسہِ نٔیمہِ جمٲژ تام اوس اسہِ بِالکُل کَشمیٖری تہِ کَمپَلسٕری اَکھ سَبجٮ۪کٹ یَتھ منٛز اسہِ پرناونہٕ تہِ ٲسۍ یِوان تہٕ لیکھناونہٕ تہِ ٲسۍ یِوان